أکِس ٹاوُن أکِس ٹاوُن بازرَس تہٕ گامَس منٛز چھِ واریاہ زیادٕ فَرَکھ آسان کیازکہِ بازرٕکۍ یِم ہَسپَتال چھِ آسان یِمَن پٮ۪ٹھ چھِ آسان پُلیٖسَس تہِ کٔڈی نظر تہٕ یِم سیاستی لیٖڈَر چھِ آسان یِمَن تہِ چھِ آسان کٔڈی نظر کہِ اَتہِ یِم ہَسپَتال چھِ اَتہِ چھا سٲری چیٖز واتان فیسَلٹی سٲری چیٖز چھےٚ لُکَن چھےٚ اَصٕل خدمَت واتان إمَن ہَسپَتالَن منٛز کِنہٕ نہ تمَن منٛز چھا ڈاکٹَر کِنہٕ نہ أمۍ کھۄتہٕ یِم گامٕکۍ ہَسپَتال چھِ آسان نہ چھُ یِمَن کانٛہہ سَنا نہ کینٛہہ نہ چھِ إمَن ہَسپَتالَن منٛز دَوا آسان تہٕ نہ چھِ کُنہِ کُنہِ ساتہٕ ڈاکٹر آسان کیٛازِکہِ یِم چھِنہٕ ضروٗری سَمجان گامَن منٛز یُن کینٛہہ یِمَن چھِ پاے آسان کہِ اَگَر بازرَس منٛز آسو اَسہِ ڈیوٹی تَتہِ چھِ پیٚوان ڈیوٹی دِنۍ تہٕ گامَن منٛز چھِنہٕ یِم زیادٕ ضٔروٗری سَمجان ڈیوٗٹی دِنۍ کِہیٖنۍ ییٚمہِ سۭتۍ یِمَن اگر یِم ڈیوٗٹی دِہَن تہٕ اُم تہِ کھےٚ ہان حَلالُک مگر کُنہِ جایہِ چھِنہٕ کانٛہہ وارٕ چھِ گژھان اِنسان چھُ یَژھان بازرَس کُن نیرُن بَسنہِ کیٛازِکہِ یِم فیسَلٹی یِم خدمَت بازرَس منٛز چھِ واتان تِم چھِنہٕ گامَس منٛز واتان أکِس اِنسانَس کِہیٖنۍ کیٛازِکہِ اگر گامو منٛز بیٚمار پیٚیہِ سُہ بیٚمار تہِ چھِ پیٚوان پَتہٕ بازرٕ نیُن تٔمِس چھِنہٕ یِمَن گامکٮ۪ن ہَسپَتالَن منٛز علاج واتان کِہیٖنۍ یہِ کٔمی چھِ یہِ فرق چھِ ہَسپَتال کٮ۪ن گامکٮ۪ن ہَسپَتالَن تہِ بازرٕ کٮ۪ن ہَسپَتالَن منٛز چھِ یِہَے بٔڑ پَران